وعلیکُم اسلام اسلامُ علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک اَہَن حظ اَہَن حظ دارِ درواز چھِ أسۍ لاگان تالَو چھِ أسۍ دیٛاوٕناوان تۄہہِ کیٛاہ حُکما اوسُو وارٕکار

وۅنۍ کیٛاہ اوسوٕ تۄہہِ ضروٗرت

تۄہہِ چھا پےَ اتھ منٛز اَتھ چھِ اَکھ چیٖز گژھان اَتھ چھُو گۄڈٕ مطلب یہِ یُس لٔکٕر آسہِ لٔکٕر چھِ آسان واریاہ زیادٕ قٔسمہٕ چھِ آسان تَتھ تۄہہِ کۅس ہِش لٔکٕر آسٮ۪و دارٮ۪ن ہٕنٛز لٔکٕر چھِ آسان الگ یا دروازَن ہٕنٛز لٔکٕر چھِ آسان الگ بیٚیہِ چھِ آسان تالوٕچ لٔکٕر الگ وۅنۍ کیٛاہ گژھِ فریسہٕ لٔکٕر چھِ آسان واریاہ قٔسمٕکۍ لٔکٕر چھِ آسان تۄہہِ کوٚس

کیٚنٛہہ چھُنہٕ پرواے مطلب یہِ تۄہہِ کٔژ دارِ درواز آسنَو تتہِ لاگٕنۍ گٔے گٔے ژور دروازٕ بۄنہٕ بیٚیہِ گٔیہِ گوٚو ٹھیٖک بہٕ دِمہٕ اگر بہٕ پگاہ نظر دِمہٕ بہٕ وُچھٕ مطلب کَتٮ۪تھ کیٛاہ چھُ ضروٗرت پتہٕ وُچھُو تُہۍ پانٕے پَتہٕ کَرَہو بہٕ تۄہہِ سۭتۍ یہِ مَشوَرٕ کَرٕ بہٕ پتہٕ تۄہہِ سۭتۍ یہِ لٔکٕرن ہٕنٛدِ بارے منٛز لٔکٕرِِ ہُنٛد گژھِ الگ پۄنٛسہٕ یُس وۅنۍ یُس چھان آسہِ تٔمِس گژھِ الگ لٔکٕر چھِ واریاہ قٔسمٕچ مگر یُس چھان چھُ تٔمِس روزِ ساس رۄپیہِ دۄہَس سُہ ییہِ پتہٕ تَمی ساتہٕ وُچھنہٕ ییٚلہِ یہِ یی ییٚلہِ أسۍ وُچھَو اَتٮ۪تھ اَتٮ۪تھ کیٛاہ کَتٮ۪تھ کیٛاہ چھُ کَرُن کوٗتاہ چھُ اَتہِ تَمہِ ساتہٕ یِیہِ پتہٕ وُچھنہٕ تُہۍ مہٕ ہیٚیِو تَمیُک ٹٮ۪نٛشَن کِہیٖنٛۍ تہِ نہٕ وۅنۍ چھِ پنٕنی ؤنکٮ۪نَس سٲری تہٕ آ کیٚنٛہہ چھُنہٕ پرواے بہٕ یِمہٕ دۄیہِ بَجہِ ہیٛوٗ یِمہٕ بہٕ نٮ۪ماز وٮ۪ماز پٔرِتھ اَدٕ سا کیٚنٛہہ چھُنہٕ پرواے بِہِِو رۅبَس